گۄڈٕنٮ۪تھٕے ماینٛڈَس منٛز پَنُن پان بَچاونہٕ خٲطرٕ ییٚمہِ ساتہٕ بہٕ سَفرَس چھُس نیران بایکہِ پٮ۪ٹھ ہٮ۪لمِٹ چھُس بہٕ لاگان بیٚیہِ شوٗز بیٚیہِ چھُس بہٕ گٕلَوز تہِ لاگان سردی منٛز مگر تَمہِ وَرٲے تہِ چھُس لاگان یِم رٮ۪تہٕ کٲلۍ خٲطرٕ چھِ آسان ڈاکمٮ۪نٹ چھِ مےٚ آسان پوٚلیوٗشَن ڈاکمٮ۪نٹ لایسَنٕس آر سی تِم چھِ واریاہ زیادٕ ضُروٗری اِمپاٹَنٛٹ